اگر ٹایم چھُ کَم آسان بیٚیہِ چھِنہٕ اِنگرٛیٖڈِیَنٛٹٕس ٲں مطلب مصالہٕ چھُنہٕ زیادٕ آسان کِہیٖنۍ تیٚلہِ چھَس بہٕ ٹھوٗل بَناوان ٹھوٗل معنَے گوٚو ایٚگ ٲں ٹھوٗلَس چھُ آسان کَرٕنۍ کٲم یہِ چھُ تایہِ پٮ۪ٹھ تھاوُن چھُ تیٖل تیٖل چھُ گرماوُن اَمہِ پَتہٕ چھُ ٹھوٗل ترٛاوُن کُنہِ کَولہِ منٛز ترٛاوُن تَتھ چھُ پَتہٕ اَگر تُہۍ کانٛہہ چھُ زوٗن یَژھان الگ کَڑٕنۍ کانٛہہ چھُ یَژھان مِکس اَپ تَمیُک تَتھ منٛز ترٛوٗو نُنہٕ پیوٗنت ترٛووُس ٲں اَگر لدٕر آسہِ مَرژٕوانٛگُن آسہِ پرٛیٚزیٚنٛٹ لدٕر ترٛاووٗ نہٕ کیٚنٛہہ مَرژٕوانٛگُن پیوٗنت ترٛووُس پَتہٕ کوٚر سُہ مِکٕس اَپ تٔمۍ پَتہٕ کٔر کٲم تایہِ منٛز یُتھُے تیٖل گژھہِ نہٕ زیادٕ ہیٖٹ اَپ گژھُن کیٚنٛہہ کیازِ کہِ تمہِ سُہ ہیٚکہِ ٹھوٗل ہیٚکہِ دٔزِتھ تَمہِ پَتہٕ چھُ ٹھوٗل تَتھ منٛز ترٛاوُن تایہِ منٛز تٔمۍ پَتہٕ چھِ کَرٕنۍ کٲم یُتھُے تایہِ منٛز ترٛوٗو تَمہِ پَتہٕ چھُ اَتھ تھوڑا بہت کھال وال کَرٕنۍ تہٕ یہِ چھُ تُلُن تہٕ ترٛاو اَگَر اَتھ اَتھ ہیٚکو رَس قَطرٕ تہِ ترٛٲوِتھ تہٕ یہِ چھُ پَتہٕ ترٛاوُن سِنِس منٛز تہٕ چھُ یہِ پَتہٕ ٲن ہیٚکو أسۍ اَتھ سۭتۍ بَتہٕ کھیٚتھ